اَسلام وعلیکُم وعلیکم سلام ٹھیٖک پٲٹھۍ چھُو حظ آ اِرشاد صٲب چھا ٹھیٖک گرِ چھا ٹھیٖک بَچہِ چھا ٹھیٖک پانہٕ چھُوا ٹھیٖک کیٛاہ کَران اَز اِرشاد صٲب تہٕ کٲم کوٚت وٲژ حظ کٲم چھا حظ کٲم چھا حظ ٹھیٖکٕے اَچھا مےٚ وَن اِرشاد صٲب کَتھ اَکھ یہِ مال اوس اَسہِ یہِ تُہی تُہۍ تُلوا حظ یہِ مال کِنہٕ نہَ وُچھُو حظ تۄہہِ کیٛاہ چھُو تۄہہِ چھُ دُکانٛدارَن ترٛاوُن تہٕ پَتہٕ چھِ تٔہٕنٛز سُہ ہٮ۪ڈہیک تِمَن کیٛاہ چھُ تۄہہِ چھُ دیُو تۄہہِ چھُو پرٛوڈَکٹہٕ تمَن تَمہِ آیہِ پیش کَرُن کہِ دُکانٛدار گوٚژھ ہینٛگ گژھُن سُہ گوٚژھ دَپُن نہَ سا بہٕ ہٮ۪مہٕ بہٕ چھُس ونان اِرشاد صٲب تۅہہِ تہِ کوٚروٕ بہٕ تیٖژ سَستہٕ ریٹ تُہۍ کرہو بہٕ عٲش وَاللہ کرناہو بہٕ عٲش

بوز حظ یُس اَسہِ ژےٚ کیُت مال چھُنہٕ تھوٚومُت اَسہِ چھُ وُنکٮ۪ن تھوٚومُت ژوٗنٛٹھٮ۪ن ہُنٛد مال ٹھیٖک چھا حظ بیٚیہِ چھِ دانہِ کیٛازِ سیٖزَن اوس نہَ حظ تہٕ یِم بَنو تۄہہِ وُنکٮ۪س سَستہٕ حظ تۄہہِ دِمہو بہٕ وُنکٮ۪س دانہِ حظ تۄہہِ دِمہو بہٕ خٲلی وُنکٮ۪نس سَستہٕ وُنکٮ۪ن چھُ مارکٮ۪ٹ باو چھُ وُنکٮ۪ن وارِیاہ بہٕ اوسُس وَنان بہٕ دِمہو تُہۍ خٲلی زٕ ساس روپیہِ کۅینٛٹل

ہے ژٕ وُچھ حظ اَسہِ کوٗتاہ خرچہٕ چھِ لَگان دانٮ۪س بہٕ چھُسے اِرشاد صٲب وَنان یہِ چھُنہٕ اَسہِ خۄدایَس پتھ اَتھ موٚزوٗرۍ تہِ برابر کِہیٖنۍ ژٕ کَر حظ حِساب دانہِ زٔمیٖن تَیار کَرنہٕ پٮ۪ٹھ تھل تھلہِ پٮ۪ٹھ تہٕ چھوٚمبنَس تانۍ پَتہٕ یہِ گرٕ واتنَاونَس تانۍ کٕژاہ خرچہِ اَتھ کۅینٛٹلس یِوان یہِ چھُنہٕ آسان یَتھ چھِ وسان آسان آٹہِ نوٗنا یہِ چھُ سُے آٹہِ نوٗنا وۅنۍ چھُ اَسہِ گَرِ اَمہِ موٗجوٗب مال زیادٕ جمع گژھان یہِ چھِ گرٕکۍ گژھان پریشٲنی یَتھ کیٛاہ کَرو أسۍ ییٖتِس یَتھ نَے جایی چھَنہٕ تھاونس خٲطرٕ اَمہِ موٗجوٗب چھُس بہٕ تۄہہِ ونان اِرشاد صٲب نَتہٕ چھُنہٕ اَتھ اَگر تۄہہِ بِہِو نہَ حظ یہِ چھُ یہِ چھُ گاٹہٕ کار ہُپٲرۍ وۅنۍ منگے رۄپیہِ زٕ ساس وۅں کُس مسلہٕ اوس رۄپیس زٕ ساس